بہٕ چھُس اَکھ کٲشُر ییٚلہِ بہٕ کانٛہہ چیٖز کُنہِ تہِ لنٛگویج منٛز آسہِ پَتہٕ کَران بہٕ سۄ ٹرٛنَسلیٹ پنٛنہِ یَتھ کٔشیٖر لنٛگویج منٛز پنٛنہِ یَتھ مَدَر زبٲنۍ منٛز اَکھ ایکٕسپیٖرَنٕس ہَسا چھِ اَکھ روزان واریاہ اَصٕل اَکھ ایکٕسپیٖرَنٕس جِناب بہٕ چھُس اَکھ الگ فیٖل اَکھ اَکھ فیٖلِنٛگ ہَسا چھِ مےٚ یِوان کہِ بہٕ چھُس وَنان کہِ یُس ہَسا میٛٲنۍ یہِ لنٛگویج چھِ یہِ ہَسا چھِ واریاہ اَصٕل لنٛگویج یہِ ہَسا چھِ ایٖزی سہل ہَسا چھِ یہِ وَنٕنۍ یہِ سہل ہَسا چھِ یہِ بولٕنۍ باقیو زبٲنیو نِش ایکٕسپیٖرنٕس روٗز واریاہ ہَے واریاہ اَصٕل واریاہ گُڈ تہٕ بہٕ چھُس یَژھان کہِ بہٕ گوٚژھُس ہَر ہمیشہِ کانٛہہ تہِ چیٖز ٹرٛانسلیٹ ہٮ۪کُن کٔرِتھ پنٛنٕۍ یَتھ مَدَر زبٲنۍ منٛز کَش کَشمیٖری لنٛگویج منٛز سو بہٕ چھُس کَران